اسلامُ علیکُم تُہۍ چھِو حظ ییٚمِس اَیرا ہٕنۍ پیرنٛٹ اۭں أس چھِ ییٚم مِلینِیم سکوٗل پٮ۪ٹھ أس چھِ تٔمۍ سٕنٛدۍ ٹیٖچَر اسہِ اوس تۄہہِ یہِ وَنُن کہِ از گَژھِ بَچَن تھوڑا لیٹ تُہۍ بٔرۍزیٚو نہٕ ٹیٚنشن کیٚنٛہہ یِمن چھُ تیٖز پُرٛوگرام سکوٗل پٮ۪ٹھہٕ نہ أمَن چھِ پریٚکٹِس کَرٕنۍ ییٚمہِ خٲطرٕ کہِ پَنٛدَہ اَگَستہٕ چھُ تٔتھۍ خٲطرٕ چھٕ یِمن پرٛیٚکٹِس کَرٕنۍ تَوے چھسو وَنان کہِ تُہۍ بٔرۍزیٚو نہٕ ٹیٚنشن کیٚنٛہہ یِم واتَن تھوڑا لیٹ اَکھ گٲنٛٹہٕ کھَنٛڈ لَگہِ یِمَن تَتھ پروگرامَس خٲطرٕ یہٕ سکوٗل بَس تراوِ یِمن تٔتی گَرِ نِش تمہِ ساتہٕ تہٕ تُہۍ ؤنِو تُہُنٛد اِجازت چھا کہِ أس رَٹۄکھ یِم ژور بَجے تامَتھ اوا تُہۍ بٔرۍزیٚو نہٕ کانٛہہ ٹیٚنشن یِم باقٕے واتَن اَصٕل پٲٹھۍ یِم ترٛاو ہوٚکھ أس پَنٛنی یَتھ سکوٗل گاڑِ منٛز تراو ہوکھ أسۍ گَرَن نِش تَمہِ ساتَن یہٕ نیٖرزیٚو تُہۍ نٮ۪بر نَزدیٖک پَہم نیٖرزیٚو بس بیٚیہِ یٖی چھُ مےٚ وَنُن کہِ یِمن گَژھِ لیٚٹ تھوڑا ٹیٚنشن ویٚنشن بٔرۍزیٚو نہٕ کیٚنٛہہ یِمَن چھُ یہِ پَنٛدَہ اَگَستہٕ پٮ۪ٹھ پُروگرام تَمہِ دۄہ یِن مان ژٕ یور یِم کیٚمپٕکۍ آرمی وارمی یِن یور بیٚیہِ یِن بیکہِ سکوٗلٕکۍ یِم ٹیٖچَر ویٖچر تہٕ یور تہٕ وٕچھَن یِم پروگرام وروگرام توٚرۍ کَرو أس اَتھ مُتعلِق اَصٕل پٲٹھۍ پریٚکٹِس ویٚکٹِس شُرۍ ہیٚچھناوہوٚکھ وَنوٚکھ کِتھ کٕنۍ چھُ وَنُن کَرناوہوٚکھ یِم پرٛیٚکٹِس اَصٕل پٲٹھۍ تَتھ خٲطرٕ

آ تُہۍ کیاہ چھِو ازاہتس زِ واتان

تی اَیراہَس کیاہ چھِو تُہۍ واتان اچھا ٹھیٖک ٹھیٖک تیٖ ٹھیٖک تیٚلہِ وچھُ نہٕ تۄہہِ ٹیٚنشن ویٚنشن کیٚنٛہہ تُہۍ روٗزیٚو اَصٕل پٲٹھی ییٚمِس واتہِ نہٕ کانٛہہ تہِ تَکلیٖف ییٚتہِ بوزِو حظ بوٗزِو تُہۍ یِمن چھِ ژورِ بَجے چھےٚ یِمن چھُٹی گَژھان وۄنۍ وۄن مےٚ ٹَایِم ایٚکٕسٹرٛا لَگہِ یِمن اَکھ گَنٛٹہٕ پانٛژ بَجے تام واتَن یِم پَنٮ۪ن پَنٮ۪ن سٹاپَن پٮ۪ٹھ مگر تُہُۍ کٕرۍزیٚو میٚہربٲنی کہِ پانٛژھ بَجے تام واتَن یِم تُہۍ نیٖرزیٚو نٮ۪بر تَمہِ ساتہٕ سٹاپَس پٮ۪ٹھ آ ٹھیٖک توتہِ تھوٚو مےٚ تۄہہِ ؤنِتھ اگر مٔشِت گوٚو تَمہِ ساتہٕ کال وال کَرٕنۍ توتہِ تھوٚو مےٚ ؤنِتھ کہِ پانٛژھ بجے تام یِن یِم واپَس آ کھیٚنُک تہِ بٔرۍزٮ۪و نہٕ ٹیٚنشن کِہیٖنۍ چاے واے دِمو أس یِمن ییٚتی چاے کَپا وَپا چاناوون ییٚتی اوکے ٹھیٖک گوٚو وعلیکُم اسلام